اگر بہٕ ثقافتی تہوارن ہٕنٛز کتھ کَرٕ کُلگام ڈسٹرکس منٛز تہِ چھِ یوان تہوار بڈٕ چِکہٕ چٲو سان مناونہٕ کۅلگٲمِس منٛز چھِ ہرِ قٕسمٕکۍ لُکھ روزان تہٕ ہرِ مذہبٕکۍ لُکھ چھِ روزان اگر بہٕ کتھ کَرِ ییٚتہِ چھِ بٹہٕ تہِ روزان یِمن پنٛڈِتھ بٲے تہِ چھِ روزان سِکھ برادٔری تہِ چھِ روزان پنٛڈتھ لُکھ چھِ لُکھ چھ مناوان ہولی چھِ مناوان لوری چھِ مناوان یا دیوا دیپاولی چھِ مناوان تہٕ سِکھ چھِ مناون گوٚو یمن گوٚروٗہَن ہٕنٛدۍ دۄہ تہٕ اگر بہٕ پَنٕنی کتھ کرِٕ مُسلمان چھِ مناوان عید چھِ مناوان یہِ بکرا عید چِھ مناوان یا بٔڈ عیٖد یتھ چھِ ونان أسۍ سۅ تہِ چھِ مناوان بڈٕ چِکہٕ چٲوٕ سان تہٕ اگر بہٕ باقٕی ثقافتی تہوارن ہٕنٛز کتھ کرٕ یی یتھ منٛز عید میلادُن نبی چھُ یوان سُہ چھُ یوان مناونہٕ بیٚیہِ چھِ واریاہن گامن منٛز یوان مناونہٕ عُرس عُرس کیٛاہ چھِ آسان یہِ چھُ یوان اَستانن ہُنٛد بوٚڈ دوہ یوان ماننہٕ تہٕ تِم چھِ یوان مناونہٕ اَگر بہٕ کتھ کَرٕ بیٚیہِ یِم باقٕے لۅکٕٹۍ لۅکٕٹۍ تہوار لۅکُٹ لۅکُٹ خوٚشی چھِ یتھ منٛز یتھ خوٚشی منٛز چھِ یوان وغرٕ چھِ یوان بناونہٕ اگر روٗد پیٚیہِ زیادٕ تہٕ تتھ منٛز چھِ یوان ؤغرٕ رننہٕ تہٕ سُہ چھِ یوان یِمن دِنہٕ یِمن غریٖبن غُرباہن منٛز یوان بٲگراونہٕ یا اگر بہٕ کتھ کَرٕ رُوہَنہٕ پوش چھُ آسان رُوہَن پوش چھُ یوان أکِس گامس منٛز اکھ دۅہ منقعد کَرنہٕ یتھ منٛز قبرن پٮ۪ٹھ پوش چھِ یوان ترٛاونہٕ تہٕ بیٚیہِ چھِ ژۅچہِ یوان بٲگراونہٕ واریاہن لُکن منٛز یوان بٲگرانہٕ یوان ژۅچہِ